ہیٚلو وعلیکُم سَلام تُہۍ چھُو حظ ٹیلَر اَسہِ حظ اوس آ اَسہِ حظ اوس فِراکھ سوٗٹ سُوُن سُہ کَر آسہِ تَیار

کٲلۍ کٮ۪تھ

فَنٛگشَن حظ چھِ ژٔنٛدٕروار ژٔنٛدر وارِ دۄہ ژٔنٛدر وارِ دۄہ ژورِ بَجہِ چھُ اَسہِ آ نہَ اَہَن حظ کٲلۍکٮ۪تھ گژھِ آسُن آتھوارِ دۄہ تیار گژھُن چھُ اَسہِ ژٔنٛدٕر وَارٕ دۄہ اَہَن حظ آ

اَچھا ٹھیٖک

اَہَن حظ آ اَچھا اَچھا اَدٕ حظ یہِ حظ چھِ فِراکھ سوٗٹھٕے یوت اَہَن حظ آ کٲلۍ کٮ۪تھٕے چھِ ضروٗرت کٲلۍ کٮ۪تھ پانٛژِ بَجہِ تانۍ اَدٕ ؤنِو حظ کیٛاہ چھُ ایٚڈرَس

آ آ آ کٔژِ بَجہِ حظ یِمو أسۍ صُبَحن

اَہَن حظ کوٗشِش کٔرۍزیٚو کوٗشِش حظ کٔرۍزیٚو اَچھا اَچھا